گارڈنِنٛگ خٲطرٕ چھِ أسۍ کَران گۄڈٕنیٚتھٕے ٹۄنٛگُر یُس أسۍ کھَننہٕ خٲطرٕ چھِ یوٗز کَران بیٚیہِ چھِ کَران أسۍ تَمہِ پَتہٕ بیل سُہ تہِ چھِ أسۍ کَران کھَننہٕ خٲطرٕ یوٗز بیٚیہِ چھِ آسان یتھ تَمہِ پَتہٕ تِم لَکٕٹۍ تِم سٹچ سٹِکہٕ ہِش تِمو سۭتۍ چھِ أسۍ سُہ کَچھ وَچھ کَڑان نیٚبَر تہٕ سُہ ترٛاوان بیٚیہِ چھِ کَران أسۍ بالٹیٖن ییٚمہِ سۭتۍ أسۍ آب چھِ دِوان پوشَن تہٕ بیٚیہِ چھِ کران أسۍ پَمپ یوٗز ییٚمہِ سۭتۍ أسۍ دوا وَوا چھِ دِوان یُس بیٚیہِ چھِ کران أسۍ درٛوت یوٗز ییٚمہِ سۭتۍ أسۍ گاسہٕ واسہٕ چھِ ژَٹان ٲں پَنُن یُس گارڈٕن چھُ آسان تَتھ